وعلیکُم سلام تتھ حظ بٔرۍزیٚو ہَے کیٚنٛہہ نہَ حظ چھُنہٕ تُہۍ حظ ییٖزیٚو توٚتہِ صُبحن پانہٕ نظرِ تُہۍ وُچھ زیٚو اَسہِ کٮُ۪تھ کلر چھُ تتھ بوٚرمُت تتھ کٮُ۪تھ نقشہٕ چھُ اَسہِ کوٚرمُت